ڈرٛایِنٛگ کَرے مےٚ سٹاٹ مےٚ باسان بَچپَن پٮ۪ٹھٕے چھِ مےٚ اوسمُت اُکُن شوق مےٚ چھِنہٕ یادٕے کَر چھُ مےٚ تِکیٛازِ مےٚ چھِ بَچپَن تِتھَے کِنۍ ڈرٛایِنٛگہٕ یِم پینٛٹِنٛگ یِم مےٚ بنٲوِتھ چھُ پنٛنٮ۪ن کا نوٹ بُکَن پٮ۪ٹھ یا باقٕیَن چیٖزَن پٮ۪ٹھ یا مطلب شیٖٹَن ویٖٹَن پٮ۪ٹھ تہٕ یِم مےٚ وٕنۍ تہِ موٗجوٗد چھِ تہٕ تم چھُنہٕ تِژھٕ خاص بَنٲوِتھ کینٛہہ مگر چھُ بَنٲومژٕ مےٚ چھُ اوسمُت سٹاٹ پٮ۪ٹھ چھِ مےٚ اوسمُت اُکُن تہٕ مےٚ چھِ ہمیشہ تہٕ مطلب تھٲومٕژَن بہٕ چھس ہہ بہٕ ٲسٕس ہمیشہ ڈرٛایِنٛگ وایِنٛگ کَران اَصٕل پٲٹھۍ تہٕ وٕنۍ تہِ چھس بہٕ کَران تہٕ اگر أسۍ کَتھ کَرو وٕنۍ کُس فیورِٹ چھُ تہٕ تَتھ منٛز یِوان واریاہ زیادٕ مطلب مےٚ چھِ یِتھ کَنَن کٲنٛسہِ ہُنٛد وٕچھمُتھ تِتھ کَنَن کِہیٖنۍ تہٕ البتہ مطلب واریاہ چھِ مےٚ توتہِ پَتہ یِم کَران چھُ اَصٕل بٔڑۍ بٔڑۍ یِمو اَتھ منٛز واریاہ نام چھُ کَمومُت تہٕ مگر تِمَن ہٕنٛدۍ ناو چھِنہٕ مےٚ یادٕے تہٕ اگر أسۍ اِنٹرٛسٹٕچ کَتھ کَرو تہٕ مےٚ چھِ سٹاٹ پٮ۪ٹھٕے کوٚرمُت تہٕ کُنہِ ساتَن چھِ آسان گَرِ بِہِتھ یا کِہیٖنۍ چھُنہٕ آسان کَرنہٕ خٲطرٕ یا کینٛہہ تِمَن ٹایمَن چھس بہٕ یی کَران